یِم یِم رولر ایریاز چھِ یِمن منٛز چھِ یِم گیمہٕ یِم گندنہٕ چھِ یِوان یِمن چھِ واریاہ منٛز چھُ یِوان گندنہٕ یِمن چھُ شوقہٕ سان چھِ گندان یِم گامٕکۍ یِم مَسلاً گامٕکۍ ییٚلہِ کانہہ گیم گِندن یِم گندن اَگر والی بال گِندن یِم چھِ تَماشہٕ آسان أندۍ أندۍ چھِ آسان وٕچھان تَماشہٕ تَمہِ سۭتۍ چھِ اٮ۪کزرسایز تہِ چھِ یِمن گژھان یِمن جَوانن بیٚیہِ چھِ یِم آسان مان ژٕ اکھ ذریعہ اکہ ٹایم پاس کرنُک اکھ ذریعہ چھِ یِم گیمہٕ بَنان ییٚلہِ گامَن منٛز کَبڑی چھِ گِندان مان ژٕ اکھ موحلہٕ چھُ گِندان بیٚیِس محلس سۭتۍ کَبَڑی أسۍ محلہ گِندو تُہٕنٛدِ محلَس سۭتۍ کَبڑی اَمہِ سۭتۍ چھِ اٮ۪کٔسپوجر تہِ مِلان یِم زَن پَتہٕ یِمے یِمے گامٕکۍ یِم گِندن وٲلۍ چھِ آسان یِم چھِ آسان لگاتار پَتہٕ چھِ یِمے گامَس پَتہٕ چھِ یِمے گژھان گِندنہِ مان ژٕ نیشنل سِٹیٹ لیوٕلہِ پٮ۪ٹھ لگان قومی لیولہِ پٮ۪ٹھ لگان گژھان گِندنہِ یِمے شُرۍ چھِ آسان تِم روٗلر تِم چھِ آسان یِمے یِمَے گامن ہِندۍ شُرۍ یِم پَتہٕ یَتھ چھِ رِپرینٹ چھِ کران